مےٚ ہسا چھِ واریاہ کِتاب پٔرمٕژ یِمو سۭتۍ ہسا بہٕ واریاہ اِموشنَل تہِ گوس مےٚ اوٚس تہِ تِمو سۭتۍ مےٚ ووٚد تہِ تِمو سۭتۍ تَتھ پٮ۪ٹھ ہسا کِتاب اکھ لل دٮ۪د ۂنٛز کِتاب یۄس چھِ سُہ ہسا چھِ مےٚ پوٗرٕ غور فِکرِ سان پٔرمٕژ تَتھ منٛز ہسا چھِ تٔمِس واریاہ سختی آمٕژ تُلنہٕ تٔمِس ہسا ٲسۍ بَتہٕ بانَس تَل نِل وَٹھ تھاوان پَتہٕ ہسا ٲسۍ تٔمِس وَنان یِم ہمساے ومساے دپان ٲسِس ژےٚ ہسا چھُے واریاہ بَتہٕ شیٖرتھ ہُہ یہِ تہٕ پَتہٕ ہسا گٔے کٲم یِتھُے مےٚ سۄ پوٚر بہٕ ہَسا گوس واریاہ بہٕ ہَسا ڈُبیووُس مِثال کے طور پَر تٔتھۍ منٛز تہٕ یُتھٕے ہسا مےٚ سۄ پٔر تَتھ منٛز ٲسۍ نِل وَٹھ وِل وَٹھ تھاوان تٔمِس ٲسۍ شیران بَتہٕ پھوٚل اوٚڑ پٮ۪ٹھٕ تلہٕ ہس ٲسِس نِل وٹھ تھاوان پتہٕ ہس ٲسۍ دپان ہمساے دَپان ہسا ٲسِس ژےٚ چھی بَتہٕ بانہٕ شیٖرتھ فُل یوٗت بَتہٕ چھککھا ژٕ کھٮ۪وان تٔمۍ ہسا چھِ واریاہ سختی کٔرمٕژ بَرداش واریاہ سختی تِژھ سختی مہ ہٲیِن کٲنٛسہِ لل دٮ۪د چھِ صبٕر تہٕ بہٕ چھُس یُتھُے ونان